اَسہِ حظ چھِ پٮ۪وان حظ ؤریَس منٛز زٕ بوٚڑ دۄہ بَناوٕنۍ حظ زٕ عیٖدٕ چھِ یِوان حظ ؤرۍ یَس منٛز اَکھ حظ یِوان عیدالضحیٰ بیٛاکھ حظ یِوان عیٖدُالفطر یۄس حظ عیٖدُالفطر چھِ اتھ چھِ پیٚوان حظ یُس اکھ رٮ۪تھ روزُن حظ تَتھ وَنان ماہِ رمضان وَنان تَتھ حظ تَتھ منٛز چھِ پٮ۪وان فاقٕے روزُن حظ دۄہَس مگر شامَس پٮ۪وان پَتہٕ کھیٚون حظ پَتہٕ حظ چھِ پٮ۪وان رٲتھ کیُتھٕے وۄتھُن حظ پَتہٕ حظ چھِ پٮ۪وان سَحر کھیٚوُن کینٛہہ بَتہٕ وَتہٕ کھیٚون چاے واے چیٚنۍ تہٕ پَتہٕ حظ چھِ پٮ۪وان دۄہَس روزُن روزدَر پَتہٕ حظ چھِ وَنان یہِ تٕرٛہ دۄہٕے پَتہٕ یا کُنترٕٛہ دۄہۍ پَتہٕ چھِ یِوان عیٖد حظ عیٖد الفطر وَنان اَتھ حظ أمۍ ساتہٕ حظ چھِ پَران أسۍ عیٖد نٮ۪مازَ حظ چھِ پَران بیٚیہِ حظ ٲسۍ مِثال کَران حظ خوشی مَناوان أسۍ بیٚیہِ حظ ٲسۍ دِوان أسۍ مِثال یُس فادَر مَدرِ چھِ دِوان أسۍ گَرِ حظ پَتہٕ عیٖد خرٕچ حظ پَتہٕ حظ چھِ ہے عیٖدُ الضحیٰ عیٖدالضحیٰ پٮ۪ٹھ حظ چھِ کَران مِثال أسۍ حظ چھِ پَران بَرابَر عیٖد نٮ۪ماز مِثال پران حظ اَمہِ ساتہٕ تہِ عیٖد نٮ۪ماز بیٚیہِ حظ مناوان خوشی مِثال رَٹان حظ گَرِکٮ۪ن نِش عیٖد خَرٕچ پَتہٕ حظ گژھان پارکَن وارَکَن منٛز اَمہِ ساتہٕ حظ چھِ مگر اَتھ چھِ پٮ۪وان حظ اَتھ چھِ وَنان بٔکرا عیٖد حظ اَتھ چھِ پٮ۪وان حظ مِثال اَتھ چھِ پٮ۪وان ماران حظ أمۍ ساتہٕ کَٹھ وَٹھ پَتہٕ حظ نِوان پَنٕنٮ۪ن ہَمسایَن رِشتہٕ دارَن نِوان أسۍ مِثال یِم رِلیٹِو آسَن تِمَن حظ نِوان حظ بٲگراوان حظ تِمَن